تُہۍ کٕم حظ نُن چاے وٲلۍ نُن چاے کَپ کٲتِس گژھان اَہَن حظ وُہَن رۄپیَن اَچھا یہِ کِتھٕ پٲٹھۍ چھِ بَناوان یہِ نُن چاے اَہَن حظ اَہَن حظ وُہَن رۄپیَن اَچھا ٹھیٖک اَسہِ حظ گژھَن نُن چایَس پنٛژاہ کَپ پنٛژاہ کَپ پنٛژاہ کَپ زٕ رۄپیہِ نہٕ حظ یہِ حظ چھُ زیادَے وَنان تُہۍ تۄہہِ چھِ یِم بہٕ چھَسو تۄہہِ بہٕ چھَسو تۄہہِ یہِ دِوان تۄہہِ چھُ یُن اَسہِ چھُ ییٚتہِ خانٛدَر تۄہہِ چھُ یُن اور تۄہہِ چھُ نُن چایَس پنٛژاہ کَپ بَناوٕنۍ اَہَن حظ بیٚیہِ چھُ تۄہہِ تِمَن ہُنٛد بیٚیہِ چھُ تۄہہِ بیٚیہِ چھُ تۄہہِ تِمَن وَنُن یہِ کِتھٕ پٲٹھۍ چھِ بَناوان سورُے کیٚنٛہہ ڈِٹیلَن منٛز چھُ تۄہہِ وَنُن تٔمِس کِتھٕ پٲٹھۍ چھِ بَناوان اَتھ منٛز کیٛاہ کیٛاہ یہِ چھُ لَگان بوٗزوٕ حظ اَہَن حظ یہِ اَتھ منٛز کیٛاہ کیٛاہ چھُ تُہۍ یہِ رَلاوان تُہۍ ؤنِو بیٚیہِ اَکہِ لَٹہِ ولہٕ یہِ کِتھ پٲٹھۍ چھُ تُہۍ بَناوان یہِ چھُو تُہۍ سیوٚدُے بَناوان کِنہٕ اَتھ چھُ پٮ۪وان گۄڈٕ کیٚنٛہہ بَدَل کیٚنٛہہ یہِ کَرُن اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَہَن حظ اَدٕ حظ ٹھیٖک حظ چھُ